وعلیکُم سلام ہیٚلو آواز چھِ نہ حظ ایوان آ أسۍ حَظ چھِ بانڈی پوراہ پیٹھ مےٚ چھُ ناو تسلیٖما تہٕ تۄہہِ چھِو حَظ یہِ اِقبال بیکری دُکان پیٹھ آ بہٕ حَظ آیس راتھ إں بنڈٕ پوٗر تہٕ مےٚ اوس چیٖز زٕ ترےٚ نیُن تمے موٗجوٗب آیس بہٕ تُہندِس دُکانس پیٹھ تہِ آ پتہٕ کرے مےٚ آرڈر آ کیک اکھ مےٚ اوس بٲیِس جنم دِن تمے موٗجوٗب

آ تسلیٖما آ آ اسہِ اوس ضورتھ اوس صُبحٲے تمہِ برونٛہہ ہیکہِ نہ بنتھ مےٚ حَظ مےٚ اوس ایکچُلی کال کرٕنۍ تۄہہِ برونٹھے مگر آ تۄہہِ دِژیو مےٚ نمبر پنُن تہٕ مےٚ روو خبر کتیتھ وۄں ہیوٚت مےٚ ییٚمِس اۭں ٲسۍ مےٚ اتی فرینڈ اکھ تہِ تمسٕے ہیژیو مےٚ تُہنٛد نمبر نتہٕ آسہے مےٚ تۄہہِ برونہے کوٚرمُت فون تہٕ تِمن چھُ خاندر تہِ آ ایکیٛاہ بہٕ یِمہٕ اسہِ چھُ خاندر تتھ تمے موٗجوٗب چھِ تِمن چیٖز نِنۍ بیٚیہِ ما آسہِ تٔمِس تہِ کیک کرُن آرڈر اہن حَظ اکھ تھٲے زیو کیک تہٕ بیٚیہِ تھٲے زیو مِٹھٲے ڈبہٕ اکھ آ گُلاب جامُن حَظ تھٲے زیو آ ٹھیٖک حَظ چھُ أسۍ یمو اچھا اسلامُ علیکُم